مےٚ کَرے اَکہِ دۄہ فِراک اَکھ آرڈَر فِراک اوس اَصٕل یِتھ پٲٹھۍ تَتھ اوس یہِ لَمبٲے تہِ اَصٕل چوڈٲے تہِ اَصٕل نٔرۍ تہِ ٲسِس واریاہ زیادٕ اَصٕل بیٚیہِ اوس سَتَن ہَتَن اوس فِراک مےٚ دوٚپ بہٕ کَر وۄنۍ یہِ آرڈَر وۄنۍ ہیوٚت مےٚ کوٚر مےٚ سُہ فِراک کوٚرُم آرڈَر مےٚ ووٚن گَرکٮ۪ن بہٕ کَرٕ یہِ فِراک یِتھ پٲٹھۍ آرڈَر گَرکیو ووٚنُکھ دوٚپکھ اَد کیٛاہ ٹھیٖک چھِ کَر آرڈَر وۄنۍ ییٚلہِ یہِ ووت نہ آرڈَر ووت نہ گَرٕ تَتھ اوس مےٚ مےٚ اوس کوٚرمُت تَتھ بٕلیک کَلرَس منٛز آرڈَر سُہ اوس تَتھ ٲسۍ واریاہ کَلَر تَتہِ تھَس ہٲیِتھ مےٚ کَرے بٕلیکَس پٮ۪ٹھ ییٚلہِ سُہ گَرٕ ووت تَتھ اوسُکھ تِمو سوٗزمُت یَلو اوسُکھ سوٗزمُت کَلَر بیٚیہِ مطلب یُس مے پَنٕنۍ فِٹِنٛگ ٲس کٔرمٕژ سۄ ٲسٕکھ نہٕ سوٗزمٕژ کِہیٖنۍ تہِ نہٕ بیٚیہِ ٲسۍ تَتھ واریاہَن جایَن ٹُکھ ٹُکھ مطلب ژھینٛمٕتۍ تھوڑا سا ٹُکھ ٲسۍ اَتھ تھوڑا سا مےٚ باسیو مطلب مےٚ دوٚپ وٕچھ مےٚ کیُتھ اوس کوٚرمُت آرڈَر تہٕ یَتھ کیٛاہ بییہِ فِراک یوتُے اوس سَتَن ہَتَن مےٚ دوٚپ اَتھ کیٛاہ گوٚو مےٚ کیٛاہ مَارَن وۄنۍ گَرِ پَتہٕ کٔر مےٚ تِمَن کال مےٚ ووٚنمَکھ یہِ مےٚ کرے مےٚ اوس یِتھ کٔنۍ آرڈَر کوٚرمُت فِراک تہٕ تُہۍ ہیٚکوا واپَس رٔٹِتھ تِمو دوٚپُکھ دوٚپُکھ أسۍ چھِنہٕ واپَس رَٹان کِہیٖنۍ تہِ نہٕ أسۍ چھِ ژُ دۄن یا ژورَن گٲنٹَن منٛز واپَس رَٹان مگر مےٚ ٲسۍ تَتھ گٔمٕتۍ پانٛژھ شےٚ گٲنٛٹہٕ مےٚ ووٚنمَکھ وۄنۍ کیٛاہ گوٚو اَکہِ گٲنٛٹہٕ علاوٕ تُہۍ رٔٹِو مےٚ یہِ واپَس کیٛازِکہِ نہ آو مےٚ یہِ فِٹ نہ چھِ یہِ مےٚ مےٚ لایَق مےٚ اوس بٕلیکَس منٛز آرڈر کوٚرمُت یہِ چھِ وایِٹ تِمو مونُکھ نہٕ کِہیٖنۍ دوٚپُکھ نہ أسۍ ہٮ۪کو نہٕ وۄنۍ یہِ واپَس رٔٹِتھ کِہیٖنۍ تہِ نہٕ سُہ چھِ مےٚ سُہ سٮ۪کٮ۪نٛڈ پرٛوٚڈَکٹ یَتھ مےٚ باسیومُت چھِ نَگیٹِو اٮ۪کٕسپیٖریَنٕس کیٛازِکہِ مےٚ آیے ہُتھ کٔنۍ سُہ پَسَنٛد سُہ فِراک ییٚلہِ پَسَنٛد آسہِ کانٛہہ چیٖز آمُت پَتہٕ کَرون آرڈَر پَتہٕ مِلہِ نہٕ سُہ کِہیٖنۍ نہ تَمہِ سۭتۍ چھِ موٗڈٕے خراب گژھان بیٚیہِ گَرکٮ۪ن ٲسۍ ہیٚتۍمٕتۍ پونٛسہٕ سُہ گٔیے ییٚلہِ زینان آسہٕ ہا پونٛسہٕ کَڑٕہا پَنٕنۍ پونٛسہٕ گَژھٕ ہَن خرچ اے مےٚ ٲسۍ گَرکٮ۪ن ہیٚتۍٕمتۍ پونٛسہٕ گٔیے گرکٮ۪ن ہِنٛدۍ پونٛسہٕ تہِ ضایعے پَتہٕ چھِ بےٚ عزتی تہِ گَرکٮ۪ن نِش وَسنٕے أتھۍ چھِ ماجہِ زیادَے والان بےٚ عزتہٕ دپان تۄہہِ چھُو پَلَو پرٛاہ تُہۍ چھُو پَلَو تہٕ پَلَو اَنان مےٚ کٔرٕکھ پَتہٕ گَرِکیو واریاہ بےٚ عزتی دوٚپُکھ یہِ کیٛاہ چھُے اوٚنمُت سُہ اوس ٹایِٹ گژھان سُہ فِراک بیٚیہِ ٲسۍ تَتھ نٔرۍ تہِ پیٖنٛتۍ اکھ یُتھ مےٚ آرڈَر اوس کوٚرمُت تیُتھ اوس نہٕ کہیٖنۍ تہِ نہٕ پَتہٕ وٲجِکھ مےٚ گَرِکیو تہِ واریاہ زیادٕ بےٚ عزتی دوٚپُکھ ژٕ چھَکھ ہمیشہٕ کَران یِمَے کار تہٕ یہِ کیٛازِ ژٕ کیٛازِ اونُتھ یہِ یُتھُے کُرتہٕ تَتھ پٮ۪ٹھ چھِ مےٚ باسیومُت سُہ نَگیٹِو اٮ۪کٕسپیٖریَنٕس سٮ۪کٮ۪نٛڈ پرٛوٚڈَکٹ